أسۍ چھِ مختلف قٕسمٕکۍ ۂتھیار کَران استعمال باغبٲنی منٛز اَکھ ۂتھیار چھِ آسان یَتھ زَن تہِ بیل چھِ وَنان بیٛاکھ ۂتھیار چھِ آسان یَتھ زَن أسۍ لِوَن چھِ وَنان بیٛاکھ ۂتھیار چھِ آسان یَتھ زَن أسۍ ٹوٚنٛگُر چھِ وَنان بیٛاکھ ۂتھیار چھِ آسان یَتھ زَنتہٕ کھرٛپ چھِ وَنان بیٛاکھ ۂتھیار چھِ آسان یَتھ زَنتہٕ لیٚتٕر چھِ وَنان بیٛاکھ ۂتھیار چھِ آسان ییٚمہِ سۭتۍ زَنتہِ أسۍ دَوا چھَکان چھِ مِشیٖن بیٛاکھ ۂتھیار چھِ آسان ییٚمہِ سۭتۍ زَنتہِ أسۍ کَٹِنٛگ چھِ کَران یُس زَنتہِ ویٖڈ چھِ کَران کَٹ بیٛاکھ ۂتھیار چھِ آسان ییٚمہِ سۭتۍ زَنتہِ أسۍ ٹِلِنٛگ کَران چھِ فار اٮ۪کزامپٕل ٹرٛٮ۪کٹَر یِم سٲری چھِ أسۍ کَران استعمل لِوَن چھِ أسۍ اَمہِ خٲطرٕ کَران استعمال زیادٕ پَہمَتھ یہِ ہَسا چھِ اَکھ پرٛون اَکھ قدیٖمی طریٖقہٕ زٔمیٖن کھَںنُک البتہ ییٚتَس اَسہِ واریاہ زٔمیٖن زیادٕ آسہِ کھَںُن تَتٮ۪تھ چھِ أسۍ ٹرٛٮ۪کٹر کران استعمال لِوَن چھِ تِمَن زیادٕ پَہَم وارٮ۪ن منٛز کَران استعمال بیٚیہِ چھِ أسۍ لِوَن تِمَن ایریاہَن منٛز کَران استعمال ییٚتَس زَنتہِ نۄقصان واتہِ بَجہِ مِشیٖن سۭتۍ فار اٮ۪کزامپٕل باغَس منٛز چھِ نۄقصان واتان بٔڑ مِشیٖن تارنہٕ سۭتۍ تَتہِ چھِ موٗل وغیرہ یِوان ژیٚنِتھ اَمہِ خٲطرٕ چھِ أسۍ لِوَن کَران استعمال بیٚیہِ چھِ أسۍ لِوَن کَران تِمَن جایَن استعمال ہٮ۪کہِ نہٕ مُمکِن سَپدِتھ زِ أسۍ ہٮ۪کہٕ ہون تور بٔڑ مِشیٖن واتنٲوِتھ بیٛاکھ اَکھ مِشیٖن یَتھ زَنتہِ کَٹَر چھِ وَنان گرٛاس کَٹَر یَس زَنتہِ آمٕژ چھےٚ نٔو مِشیٖن یہِ چھِ أسۍ کَران اَمہِ موٗجوٗب استعمال کیٛازِکہِ أسۍ چھِ کَم وقتَس منٛز زیادٕ کٲم ہٮ۪کان کٔرِتھ اَدروایز أسۍ ٲسۍ اَمہِ وَرٲے أسۍ ٲسۍ أسۍ ٲسۍ کَران درٛوتھ استعمال یہِ اوس اَکھ پرٛون اَکھ مٮ۪تھڈ گرٛاس کَٹِنٛگ کَرنہٕ خٲطرٕ بیٛاکھ اَکھ طریٖقہٕ چھُ زَںتہِ کھَرٛپ چھِ وَنان یُس زَنتہِ کھرٛپ چھِ آسان چھِ یہِ چھُ لۄکٹٮ۪ن لۄکٹٮ۪ن پٕلانٹسَن درمیان لَگان یُس زَن تَتھ اَنوانٹٕڈ یُس زَن تَتھ غٲر ضٔروٗری گاسہٕ چھِ یِوان سُہ الگ کَرنہٕ خٲطرٕ یا سُہ موٗلہٕ تَل کَڑنہٕ خٲطرٕ چھِ أسۍ یہِ استعمال کَران تہٕ بیٛاکھ اَکھ یُس زَنتہِ چھِ یَتھ زَںتہِ ٹوٚنٛگُر وَنان ٹوٚنٛگُر چھِ اَسہِ کھںنہٕ خٲطرٕ لَگان ضٔروٗری اگر زَنتہٕ زٔمیٖن آسہِ یِم زَنتہٕ لۄکٕٹ لۄکٕٹ کُلۍ چھِ آسان اَسہِ مژٕرٛوانٛگَن کُلۍ لٲگۍمٕتۍ ٲلوٕ کُلۍ لٲگۍمٕتۍ ہاکہٕ کُلۍ لٲگۍمٕتۍ دالہِ کُلۍ لٲگۍمٕتۍ مژٕرٛوانٛگَن کُلۍ لٲگۍمٕتۍ یِمَن منٛز کیٛازِ چھِ أسۍ ٹوٚنٛگرِ سۭتۍ مٔنٛزۍ مٔنٛزۍ یِمَن سُہ کھَنان سُہ ایریا کَران تَپٲرۍ صاف گۄڈٕ کھَرٛۄپہٕ سۭتۍ پَتہٕ چھُ کھَنان سُہ چھِ أسۍ اَمہِ موٗجوٗب کھَنان کیٛازِکہِ یِم زَن تَمِکۍ موٗل آسَن تِمَن خٲطرٕ بَنہِ جاے تِم ہٮ۪کَن آرام سان موٗمٮ۪نٛٹ زٔمیٖنَس اندَر کٔرِتھ اگر زَن تہِ یِہٕے زٔمیٖن دَباونہٕ آسہِ آمٕژ تَتھ چھِ واریاہ مُشکل گژھان اَمہِ سۭتۍ چھُنہٕ سون یُس زَنتہٕ فصٕل چھِ سُہ چھِنہٕ صحیح پٲٹھۍ وۄپدان کِہیٖنۍ تہِ اگر زَنتہِ کاشتٕکٲری یَتھ پٮ۪ٹھ ریٚگیوٗلَر یِتھَے پٲٹھۍ بِل ترتیٖب روزو کَران لگاتار روزو یہِ عمل أسۍ اَتھ پٮ۪ٹھ کَران اَمہِ سۭتۍ کیٛاہ چھِ سپدان اَمہِ سۭتۍ چھِ یِم زَن سٲنۍ کاشتٕکٲری چھِ سُہ ہَسا چھِ سپدان سہل بیٚیہِ چھِ سُہ اَسہِ فَصٕل نیران واریاہ اَصٕل